وعلیکُم السلام وَرحمتُ اللہ اَہن حظ اَہن حظ اَہن حظ تۄہہِ چھُو بوٗزمُت بِلکُل صٮحیح سٲنِس دُکانَس منٛز چھِ حظ مختلف کریٖمہٕ اٮ۪ویلیبٕل حظ یِتھ پٲٹھۍ زَن فاوڈیشَن چھِ یہِ کانسیٖلَر چھُ وغیرہ وغیرہ واریاہ حظ چھِ اَہن حظ بِلکُل حظ بوروپٕلَس تہِ حظ چھُ اٮ۪ویلیبٕل ییٚتۍ ساڑ ترٛےٚ ہَتھ ساڑ ژور ہَتھ پانٛژھ ہَتھ یی حظ چھُ بِلکُل حظ أسۍ حظ ہٮ۪کو تۄہہِ تِتھَے پٲٹھۍ بَنٲیِتھ تُہۍ اگر اَکبر بادشاہ سٕنٛدۍ پٲٹھۍ چھُس یژھان بَنُن تِتھَے پٲٹھۍ حظ ہٮ۪کو أسۍ تۄہہِ بِلکُل بَنٲیِتھ اَسہِ حظ واتہِ بِلکُل حظ فوٹوٗ شوٗٹ تہِ ہٮ۪کو أسۍ ییٚتہِ کٔرِتھ ساڑ بَہہ شَتھ حظ فوٹوٗوَن اَسہِ حظ ووٚن کَمٕے اَسہِ کوٚت ووٚن زیادٕ اَسے کَمٕے ووٚن پنٛژاہ رۄپیہِ گژھِو کَم پنٛژاہ رۄپیہِ دروٚجَر حظ چھِ واریاہ زیادٕ اَمے موٗجوٗب تِکیٛازِ اَسہِ تہِ گژھِ أسۍ تہِ چھِ ییٚتہِ محنت کران اَسہِ تہِ گژھِ کیٚنہہ محنت چلو حظ تُہٕنٛدۍ موٗجوٗب وۄنۍ چلو ہَتھ رۄپیہِ کرہو کَم کیٚنہہ چھُنہٕ گں اوٚڑ گَنٛٹہٕ حظ گَنٛٹہٕ حظ تُہۍ حظ چھِو کۄلگوم بازرَس منٛز یُن یہِ حظ چھُ گھنٛٹاگرَس نِش یہِ گھنٛٹاگرَس نِش چھُ یہِ اَہن حظ بِلکُل گھنٛٹاگرَس نِش تٔتھۍ برٛونٛٹھ کَنۍ اَہن حظ اَہن حظ کَہہ شَتھ اَمہِ علاوٕ گژھِوٕ نہٕ کَم کیٚنہہ تۄہہِ کورُو مےٚ واریاہ کَم تہٕ اَمہِ علاوٕ گژھِ نہٕ کَم کیٚنہہ اِنشاء اللہ تُہۍ ہیوٚکُے اَسہِ برابر اَکبر بادشاہ سٕنٛدۍ پٲٹھۍ بَنٲیِتھ برابر اَہن حظ یہِ چھُ بِلکُل صحیح أسۍ چھِ کٲم تہِ دِوان اَصٕل پٲٹھۍ اَنجام أسۍ چھِ بیٚیہِ اَصٕل پٲٹھۍ کران یِم زَن کَسٹٕمَر چھِ آسان تِمن سۭتۍ حظ چھِ أسۍ اَصٕل پٲٹھۍ یِوان پیش شُکرِیہ شُکرِیہ جِناب